مارشَل آرٹ یُس چھُ اتھ چھُ اتھ گَژھِ کھیٚن چیٚن آسُن پیٚور بیٚیہِ گَژھِ آسُن صاف مارشَل آرٹ یُس وۄنۍ شَہرَس مَنٛز مارشَل آرٹ چھُ آسان سُہ چھ بَنسبَتہ گامہٕ کھۄتہٕ ٹھیک آسان مگر کھیٚن چیٚن یُس چھُ شَہرک یہِ چھُ نہٕ ٹھیک آسان کینٛہہ پیٚور چھُ نہٕ آسان کینٛہہ اتھ مَنٛز چھُ آسان شَہرُک کھیٚیہِ صرف یُس کھیٚن چھُ آسان شَہرِکہِ سُنٛد سُہ چھُ نہٕ پیٚور آسان زیادٕ کینٛہہ سُہ چھ یِم کھیٚوان مارکٹَس مَنٛز یہِ میلان چھُ تہِ چھِ یِم کھیٚوان چِپس کھیٚوان چاکلیٹ کھیٚوان جوٗس وَغیرہ یِم چھِ نہٕ صحتہٕ خٲطرٕ ٹھیک آسان کینٛہہ تَتھ بَرعکس اگر گامُک آسہِ گامَس مَنٛز چھِ یہِ کامیاب مارشَل آرٹ روزان گامَس مَنٛز چھِ گۄڈنیٚتھٕے کہِ آب و ہوا چھُ آسان پیٚور صافٹ بیٚیہِ چھ آسان کھیٚن چیٚن گامکِس چھُ آسان باغ گامکِس چھِ آسان ڈونۍ گامکِس چھُ آسان کھیٚن تہِ گامکِس چھُ یُس کھیٚن چھُ مِلان سُہ چھُ پیوٚر مِلان ہر کُنہِ رَنٛگہٕ چھُ آسان سُہ پیٚور تہٕ مارشَل آرٹَس مَنٛز گَژھِ کھیٚن آسُن ٹھیٖک پیٚور مِلاوَٹھ دار چھُ آسان شَہرَس مَنٛز گامَس مَنٛز چھ آسان پیٚور ہر کُنہٕ رَنٛگہٕ پیٚور گامَن مَنٛز چھ ایزیٖلی مِلان ڈونۍ مِلان ژونٛٹۍ مِلان کۄکَر آسان بیٚیہِ ٹھوٗل آسان پیٚور یُس وۄنۍ شَہرُک چھُ آسان سُہ چھُ کھیٚوان لوکَل یُس یہِ پولٹری قٕصہٕ چھُ آسان یِم ٹھول کھیٚوان تَتھ چھ آسان دَوا مکس وَغیرہ تہٕ بیٚیہِ چھ گامکِس آسان اکھ چیٖز کہ یہِ چھ محنتی آسان گامُک یُس چھُ آسان یہِ چھُ آسان گۄڈٕ پیٹھٕے محنتی محنتی لٔڑکہٕ آسان یِمَن چھ باغَن مَنٛز آسان محنَت کران زیادٕ تَر محنتی آسان یِمَن چھ آسان گۄڈٕ پیٹھٕے مَسٕل ڈیٚولَپ گٔمٕتۍ کامہٕ سۭتۍ اتھ برعکس یُس شَہرُک چھُ آسان شَہرُک چھُ نہٕ تیٖژ محنت کران کینٛہہ أمِس چھ آسان گَرِ ٹی وی وغیرہ کَمپیٚوٹَر لیپٹاپ بِہُن کھیٚن چیٚن أمِس چھِ آسان فیٹس کھٔتمٕتۍ یہِ چھ نہٕ سپوٹسَس مارشَل آرٹ زیادٕ اتھ مَنٛز ہیٚکان کٔرِتھ کِہینۍ تہِ تہٕ بیٚیہِ چھُ نہٕ امس برونٛہہ پَکان کُنہِ تہِ رَنٛگہٕ سپوٹس رَنٛگہٕ چھ نہٕ کامیاب روزان کینٛہہ گامکہِ لٔڑکہٕ کھۄتہٕ بیٚیہِ چھِ گامَن مَنٛز زیادٕ تر کران دانہِ لوٚنان ژونٛٹھۍ والان ڈونۍ والان تہٕ بیٚیہِ چھِ زیادٕ گامَن مَنٛز وَنٛدَس سپوٹس کِرکَٹ وَغیرہ یِم چیٖز کران امہ سۭتۍ تہِ چھ ہیٚلتھ روزان گامکِس واریاہ اصل ہیٚلتھ روزان بَنسبَتہِ شَہرکِس نِش شَہرکِس چھ بِچٲرِس کَنجَکٹِڈ ایریا ایر پوٚلیٚوشَن چھُ آسان ہَوا چھ گَنٛدٕ آسان دٕہۍ گاڑٮ۪ن ہُنٛد گرد چھِ وٕڈان سۄ گرد تہِ چھِ آسان یہِ چھ نہٕ فِزکٔلی روزان ٹھیٖک کِہِیٖنۍ نہ چھ أمِس ہیٚلتھ روزان ٹھیٖک بیٚیہِ سپوٹسَس مَنٛز تہِ چھُ ویٖک روزان شَہرُک بنسبتہ گامک کھۄتہ تہٕ گامٕچ یوٚس آب و ہَوا چھِ آسان یہِ چھ پیٚور صافٹ آسان کیازِ جَنٛگَل چھِ نَزدیک آسان گامَن یا کُلۍ چھِ آسان امیُک آکسیجَن پیٚور آکسیجَن نہ چھ زیادٕ گاڑٮ۪ن ہُنٛد شور نہ چھ گاڑٮ۪ن ہُنٛد نوٚیز پوٚلیٚوشَن اَیَر پوٚلیٚوشَن یہِ چھُ نہٕ آسان گامَن مَنٛز کینٛہہ بیٚیہِ چھُ پیٚور کھیٚن آسان گامکِس چھ آسان عام طور گَرِ گاو شَہرکِس چھِ نہٕ گاو آسان کِہینۍ شَہرُک چھُ کھیٚوان پوڈَر دۄد گامُک یُس چھُ سُہ چھُ کھیٚوان پیٚور دۄد کھیٚوان گَرِ گاو آسان تمیُک یا کہِ کۄکَر آسَن تہٕ ٹھوٗل کھیٚیہِ پیٚور بنسبتہِ شَہرکِس کھۄتہٕ شَہرُک چھُ بِچور اورٕ یِوان تہٕ اکھ ٹی وی بیٚیہِ نوٚیِز پوٚلیوشَن وَغیرہ أمِس چھ نہٕ ہیٚلتھ روزان تَوَے ٹھیٖک بیٚیہِ مارشَل آرٹَس مَنٛز اگر زیادٕ وٕچھو گامن مَنٛزٕے روٗد کامیاب مارشَل آرٹ بَنسبتہِ شَہرُک بیٚیہِ چھُ مارشَل آرٹ یُس آرٹ چھُ یہِ چھُ نہٕ یِوان آرٹ کُنہِ گراوُنٛڈَس مَنٛز یہِ چھُ یِوان تَتھ ڈِفِکلٹہ جایہِ کَنن مَنٛز کُلیٚن مَنٛز یِمَن جایَن چھُ یِوان یہِ مارشَل آرٹ گِنٛدنہٕ اتھ خٲطرٕ گَژھِ آسُن ٹھوڑا جاے تِژھ کہِ یمہِ سۭتۍ أمِس پریٚکٹِس اصل گَژھِ کُلٮ۪ن اَلوُنٛد تراوُن پان یا کہِ فایٹ کِرنہٕ خٲطرٕ کِکِنٛگ وَغیرہ اتھ خٲطرٕ چھ جَنٛگلی بیٹَر روزان بنسبَتہٕ گامُک شَہرٕ کھۄتہٕ کر لے بند